أکِس انسانس گٔژھ آسٕنۍ پننس سٹیٹ مُتعلِق کٲفی انفارمیشن تیٚلے ہٮ۪کہِ سُہ یہِ مُختلف جاین ہنٛز سیر کٔرتھ تہٕ بیٚیہِ ییٚلہِ تٔمِس نالیج آسہِ ییٚتہِ کِس کلچرس مُتعلق ییٚتہِ کِس آب و ہوا ہس مُتعلق جگرافی مُتعلق تیٚلے ہٮ۪کہِ سُہ پننس پانس محفوظ تھیِتھ تِکیٛازِ اگر تٔمِس پتہ آسہِ یہِ چھُ سُہ علاقہٕ ییٚتہِ زن پُہٕر چھِ نیران گُنٕس چھِ نیران یِم زن موٗزی جانور چھِ یعنی سرپھ قٕسمن ہٕنٛدۍ یِم یِمن زہر چھُ آسان اگر ییٚتہِ وۄنۍ چکرس گژھِ أمس آسہِ نہٕ یہِ نالیج کینٛہہ ییٚتہِ ہسا چھِ وایپر ییٚتہِ ہسا چھِ پُہٕرۍ ییٚتہِ ہسا چھِ گُنسہٕ یہِ ہٮ۪کہِ شکار گٔژھِتھ کُنہِ ساتہٕ یِمن چیٖزن ہُنٛد أمِس أمِس ہٮ۪کہِ آرام سان پُہُر ٹۄپھ دِتھ تہٕ أمِس واتہِ نۄقصان یِتھے کٔنۍ ییٚلہِ أمِس پننہِ سٹیٹُک آب و ہوا آسہِ پتہ کُنہِ ساتہٕ چھُ اوٚبُر کھران جلدی موسم چھُ گژھان خاص کر سونٛتس منٛز جلدٕے جلدٕے چینج موسم ہٮ۪کہِ بدلِتھ کُنہِ ساتہٕ اچانک أمِس گٔژھ آسٕنۍ پتہ ییٚتہِ چھُ اچانک موسم ییٚلہِ چکرس آسہِ نیران أمِس ییٚلہِ پتہ آسہِ یہِ چھُ أمِس گوٚس آسُن چھاتہٕ ہنا سۭتۍ کُنہِ ساتہِ چھِ ہیل سٹارٕم گژھان تہٕ تمہِ ساتہٕ ہٮ۪کہِ یہِ پنُن پان محفوظ تھٔیِتھ یِتھٕے کٔنی یِم اورٕکۍ لُکھ یِن یِکُن یتھ سٹیٹس کُن تِمن تہِ گٔژھ یِم چیٖز برٛونٛٹھٕے پتہ آسٕنۍ بیٚیہِ گژھان تِم آسٕنۍ یٔمۍ کہہ کتھِ نِش تہِ زٲنیاب زِ ییٚتہِ ہسا چھِ یتھ ہسا چھِ پِرٕوٲر ونان ییٚتہِ ہسا چھِ واریاہ بُزرٕگ ٲمٕتۍ تِم یِمو ییٚتہِ دیٖن چھُ پھٔہلومُت یِتھٕے کٔنۍ ہٮ۪کن تِم ییٚتہِ واریاہن سیاحتی مُقامن ہُنٛد سیر کٔرتھ تِمن چیٖزن ہٕنٛز لگہِ تِمن پتہ یہِ کٔمۍ چھُ بنٛوٚومُت ییٚتہِ چھ ٲسۍ مٕژ اکہِ وِ یعنی تِمن لٔج پنٕنۍ یعنے ییٚمہِ سٹیٹٕچ ہسٹری لگہِ تِٕمن یِتھٕے کٔنۍ پتہ ییٚلہِ تِم اکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ پکن تہٕ تِم وٕچھن یِم مۄگل گاڈن چھِ بنٲے مٕتۍ مۄگلو تہٕ یا امہِ تلہٕ ترِ تِمن فکرِ یتھ چھُ مۄگلن ہُنٛد تہِ راج تاجا اوسمُت کُنہِ ساتہٕ یِتھٕے کٔنۍ وۄنۍ وٕچھن تِم واریاہ تِم بِلڈنٛگ یا کالیج اٮ۪س پی کالیج چھُ یِتھٕے کٲٹھۍ امرسنٛگھ کالیج چھُ تِمن لگہِ یہِ پتہ یتہِ ہسا چھُ کُنہِ ساتہٕ سکھ راج تہِ اوسمُت ڈوگرا ڈایناشٹی ٲسۍ ییٚتہِ کُنہِ ساتہٕ حکوٗمت کران یِتھٕے کٔنۍ ییٚتہِ چھِ واریاہ تِم مانومینٹٕس تِم واراہ چیٖز تِم واریاہ بِلڈنٛگ ییٚمہِ سۭتۍ أکِس انسانس ییٚمِس سٹیٹ ہنٛز یہِ پتھ کالٕچ یہِ ہسٹری چھِ سۄ لگہِ پتہ جگرافی لگہِ پتہ کر کتھس کیٛاہ چھُ اومُت کٕتھ کٔنۍ چھُ ٲمٕتۍ نٔے نٔے شہر وجوٗدس بستی کپٲرۍ چھِ ٲسۍ مٕژ گۄڈ کُس چھُ اوسمُت سمنٛدٔری یہِ یِم واٹر ویز کٕمۍ چھِ آسمژٕ یت یتچہِ ییٚلہِ نہٕ ترنسپوٹُک انتطامہ اوس خاص کہیٖنٛۍ تمہِ ساتہٕ ٲسۍ دٔریاے جہلمُک استعمال کران پرٛٲنۍ یِم لُکھ تِم أسۍ یِم آمدورفت خٲطرٕ استعمال کران تہٕ یِتھٕے کٔنۍ لگہِ أکِس انسانس پننس سٹیٹ مُتعلق واریاہن چیٖزن ہنٛز جانکٲری